اگر أسۍ ٹَرٛانَسپوٹٕچ کَتھ کَرو تہٕ ییٚلہِ أسۍ أسۍ لَکچارَس منٛز ٲسۍ گژھان ٹیوٗشَن وغیرہ یا سکوٗل اوس پؠوان گژھُن تہٕ پننہِ وِلَیج نِش اوس پؠوان بیٚیِس جایہِ گژھُن مَین ڈِسٹِرکَس منٛز مَین ٹاونَس منٛز واریاہ زیادٕ مُشکِل اوس گژھان تِکیازِ ٹَرٛانَسپوٹ چھِ أسۍ کمِی ٹَرٛانَسپوٹ اوس نہٕ اَیٚوَیٚلَیبٕل کینٛہہ اگر اوس سُہ اوس مین سِٹی یَن منٛز آسان ٹَرٛانَسپوٹ تہٕ سانؠن وِلَیجَن منٛز اوس نہٕ ٹَرٛانَسپوٹ اَیٚوَیٚلَیبٕل آسان کِہیٖنۍ تہِ نہٕ اَسہِ اوس پیٚوان واریاہ زیادٕ اگر کاہ باہ بَجے کٕلاس اوس اَسہِ اوس پؠوان واریاہ زیادٕ سُلہِ نَیرُن أرلِی مارنِنٛگ اوس پیٚوان نیرُن تہٕ تَمہِ پَتہٕ تہِ ٲسۍ مُشکِلی سان ٹایِمَس پؠٹھ واتان پنٛنِس ٹیوٗشَن سَؠنٛٹَرَس پؠٹھ یا سکوٗلَس منٛز پَنُن ایٚجُکیشَن حٲصِل کَرنہٕ خٲطرٕ یا پرٛؠزَنٛٹ وٕنٛکؠس تہِ اگر أسۍ کَتھ کَرو وٕنٛکؠس تہِ چھِ کینٛہہ فارمَر اَیٚرِیازَن منٛز کینٛہہ وِلَیجٕس تِم تہِ یِمَن زَن وٕنٛکؠنَس تہِ ٹَرٛانَسپوٹٕچ واریاہ زیادٕ کٔمی چھےٚ تِم چھِنہٕ وٕنٛکؠنَس تہِ ہیٚکان ٹایمَس پؠٹھ پَنٕنۍ ایٚجُوکیشَن حٲصِل کَرنہٕ خٲطرٕ ٹیوٗشَن سؠنٹَرَن پؠٹھ وٲتِتھ یا سکوٗلَن پؠٹھ وٲتِتھ تہٕ واریاہ زیادٕ مُشکِلاتَن ہُنٛد سامنہٕ چھُ پَٮ۪وان تِمَن تہِ کرُن پَیدَل چھُ پیٚوان کینٛہہ ژھَن سَفر تہِ کرُن وِلَیجَن وِلَیجٲرٕس اگر وٕچھَو أسۍ یِم ہِلِی اَیٚرِیاز فار فٕلنٛگ اَیٚرِیاز تِمَن چھُ ونٛکٮ۪س تہِ پَیدَل سفَر کرُن مَین سِٹِی یَن منٛز مَین ٹاونَن منٛز واتٕنہٕ خٲطرٕ تہٕ وٕنٛکٮ۪س تہِ چھِ تِمَن ہیٚرِمِٮ۪ن اَیٚرِیاہَن وِلَیجَن کٔمی ٹَرٛانَسپوٹَن ہٕنٛز